وعلیکُم سَلام اسلامُ علیکُم اَہَن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک

اچھا اچھا مطلب اوپن گژھنَس منٛز

ٹھیٖک تُہۍ کٔرۍ زیٚو کٲم تُہۍ ؤنِو وۅنۍ یہِ تۄہہِ کیٛاہ کالٹی کیٛازِ چھُو لیپٹاپَس تۄہہِ اچھا ٹھیٖک ایچ پی ایچ پی چھِ ویسے اَصٕل کالٹی تہٕ وۅں گوٚو اگر لیپ ٹاپَس آسہِ زیادٕ لوڈ ووڑ تہٕ اَمہِ سۭتۍ چھِ ہیٚکان پرٛابلِم گٔژھِتھ مگر بیٚیہِ بیٹری چھِ چینٛج کَرٕنۍ پیٚوان اَکھ بیٹری تہِ چھُنہٕ تَتھ ٹایم نیران آز کِہیٖنۍ تہِ نہٕ تہٕ آز چھُنہٕ ہیٚکان أسۍ ؤنِتھ بیٹری گیرَنٹی چھِنہٕ اَز کٕہٕنۍ تہِ نہٕ دِوان تہٕ وۅں گوٚو کیٚنٛہہ ٹایم چھُ اَصٕل ٹایم گوٚو تۄہہِ أنمٕتۍ آز لیپ ٹاپَس اچھا توتہِ اَتھ چھُنہٕ توتٮ۪ن ٹایم گوٚمُت کیٚنٛہہ اَتھ گژھِ نہٕ بیٹری گژھٕنۍ ڈاوُن کِہیٖنۍ تہِ نہٕ تہٕ أسۍ کَرو اَتھ پٮ۪ٹھ بہٕ وُچھٕ بہٕ پرٛٮ۪ژھ باقیَن تہِ بہٕ وٕچھٕ اَتھ کیٛاہ دٔلیٖل چھِ تہٕ تمہِ پَتہٕ تہِ اگر تۄہہِ ٹایِم آو

تُہۍ کٔرۍ زیَو کٲم

آ اتھ یِمَن چھِ آسان اۭں

کیٚنٛہہ کیٚنٛہہ چھُنہٕ پَرواے تُہۍ کٔرۍ زیٚو کٲم تہٕ فِلحال وُچھو تُہۍ اگر تُہۍ تھٲیِزیٚو یہِ فِلحال چارٕج کٔرِتھ فُل تہٕ یوٗز کٔرۍ زیٚو نہٕ تُہۍ حَالَس فِلحال کِہیٖنۍ تہِ نہٕ بیٚیہِ چھٲڑۍ زیو نہٕ تُہۍ حَل اکھ کِہیٖنۍ صُبَس اگر تۄہہِ ٹایِم آو تہٕ تُہۍ ییٖزیٚو صُبحس شاپَس پِیَٹھ تہٕ تُہۍ وٲتۍ زیو مطلب کاہ بَجے اِیٖزیٚو تُہۍ شاپَس پٮ۪ٹھ تہٕ بیٚیہِ چھِ مےٚ باقٕے ٹیکنِشَن تہِ تمَن تہِ وا کَرٕ بہٕ اِنفارم تم اِن تہٕ بہٕ دِناوٕنۍ اَصٕل پٲٹھۍ نَظر اَتھ تہٕ کیٚنٛہہ چھُنہٕ اَز چھُ گژھان لیپٹاپَن چھُ آز پرٛابلِم گژھان تہٕ مےٚ چھُ بیٹری تہِ چھِنہٕ اَز آسان اَصٕل کِہیٖنۍ تہِ نہٕ کُنی کَمپٔنی حظ تہٕ أسۍ وٕچھو کیٛاہ پرٛابلِم آسِیَس تِیَلۍ آ آ

آ ٹھیٖک آ چارجر اَنِیوٗ تُہۍ سۭتۍ تہٕ پَتہٕ واے فاے چھِ تَتہِ چھِ اَسہِ واے فاے بہٕ چھِ تَتھ لَگٲیتھٕے تہٕ واے فاے چھُنہٕ ٹٮ۪نشَن وٮ۪نشَن کِہیٖنۍ تہٕ سُہ تہِ وٕچھو أسۍ تَتہِ سُہ سِسٹَم کیٛاہ آسہِ تَتہِ أکۍ کیٛازِ چھُنہٕ واے فاے گژھان کَنیکٹ سُہ دِمو تَتہِ نَظر وَظر کیٚنٛہہ پَرواے چھُنہٕ تہٕ تُہۍ مہ ہیوٗ ٹٮ۪نشَن کِہیٖنۍ گژھِ ٹھیٖک آ آ ٹھیٖک چھُ تُہۍ یی زیو صُبحَس کاہ بَجے شاپَس پٮ۪ٹھ چلو چلو چلو